ہِنٛدُستٲنی فِلمہٕ تہٕ میوٗزِک چھُ واریاہ اصٕل مے چھِ زیادٕ پَسنٛد کامڈی موٗویٖز اور اَکھ موٗوی یَتھ ناو چھُ اٮ۪نتَھم تَمِکۍ سانٛگٕس چھُس بہٕ پرٛٮ۪تھ سات بوزان آسان اور اٮ۪کٹرٛس تہٕ اٮ۪کٹَر سَلمان خان تہٕ کٮ۪ٹریٖنا کیف چھِ مے واریاہ زیاد پسنٛد اور یِم اَمِکۍ سِنٛگَر چھِ اٮ۪نتَھم موٗوی ہِنٛدۍ تِمَن تہِ چھِ مے واریاہ ایپرِشیٹ کَرَن تِمو چھِ واریاہ اصٕلۍ یِم سانٛگ تَیار کٔرۍمٕتۍ